مےٚ ہسا چھُنہٕ وٕنۍ کانٛہہ تہِ سِنٛگَر لایِو کَنسَٲٹَس منٛز گیٚوان وُچھمُت کیٚنہہ حالانکہ بہٕ ہسا چھُس یژھان وُچھُن عاطف اسلم یُس تہِ زَنہٕ مےٚ واریاہ خۄش چھِ کران تٔمۍ سٕنٛز آواز تہِ تیٚمہِ سٔنٛدۍ رِکاڑ تہٕ میوٗزِک ہسا چھُس بہٕ یژھان بوزُن تہٕ بہٕ ہسا چھُس اُمیٖد کران زِ برۄنٛہہ کُنَس یا فیوٗچَرَس منٛز ہسا بوزٕ بہٕ تٔمۍ سٕنٛدۍ سانٛگ